اسلامُ علیکُم اسہِ حَظ وسوٕ تۄہہِ ڈیٹ دِتمُت تُہۍ چھِو رٮ۪ڈی اہن حَظ آ اسہِ حَظ اوسوٕ دِتمُت مطلب کیکس بیٚیہِ چھُو نہ تۄہہِ اہن حَظ اہن حَظ اۭں سُہ حَظ چھُ بڑٕ اصٕل اہن حَظ سُہ چھُ بڑٕ اصٕل کیک اہن حَظ بیٚیہ چھے نہ یِم شٮ۪رمال وٮ۪رمال شٮ۪رمال حَظ کُکیٖز حَظ کیک اسہِ حَظ چھِ نِنۍ تِم ڈۄڈ ہتھ اہن حَظ نہٕ حَظ اسہِ چھِ نین دہن ہنٛز یِم کۭتِس پٮ۪ن ترےٚ ساس رۄپیہِ کیک کۭتِس حَظ بنہِ ویلکِم دار یِم حَظ چھِ نِن زٕ ڈبہٕ اۭں تہٕ مگر نہِ حَظ کیکس کٔرِو حَظ کم کینژھا مان یہ چھِ نہِ حَظ کیکس کٔرِو کم کینژھا ٲخر غریٖبس چھُ خاندر غریٖب کورِ بیٚیہِ چھِ نِنہِ یہے حَظ بیٚیہِ حَظ چھِ نٕنۍ نُن نُن کُلچہٕ زٕ ڈبہٕ حَظ وۄنۍ دُکِلوُن حَظ نہ حَظ اسہِ حَظ چھُ خاندر بچی مگرسۄ چھِ مٲنز راتھ مٲنز راتھ حَظ چھے تہٕ وۄن کٔرِو حَظ کم کینژھا یٖتیاہ آیٹم نِمو أسۍ تثہہِ نِشہٕ کم کینژھا کٔرِو نہ أسۍ حَظ سوزو گاڈٕ یورے تیٚلہِ کٔر حَظ یِمو أسۍ اہن حَظ تیٚلہِ اہن حَظ تیٚلہِ حَظ یِمو أسۍ شامن تہٕ بہٕ ونہِ یِمن بچن وچن تہٕ گژھِو تہٕ أنِو پۄنسہٕ دِمو حَظ پۄنسہٕ أنوٕ حَظ یتھے کِنہٕ ایم پے کرو نہ حَظ باپار حَظ گژھِ صاف آسُن باقے بعضے پٔژھٮ۪و پتہٕ بیٚیہِ تہِ ادٕ حَظ بہِو تُہۍ تہِ خۄدایس حوالہٕ